جِناب مےٚ ٲسۍ کار کٔرمٕژ بُک پَنٕنہِ آفِس پٮ۪ٹھ گرٕ تام واتنہٕ خٲطرٕ مےٚ ییٚلہِ واتنووُس ڈریورَن آرام سان کِراے ٲسۍ گۄڈٕے کَتھ کٔرِتھ کِراے کۭژھ چھِ تَتہِ پٮ۪ٹھ توٚتام مَگر ییٚمہِ ساتہٕ بہٕ پَنٕنِس ڈیسٹِنیشنَس ووتُس ڈریورن ژھٲر کِراے کھۄتہٕ زیادٕ پوٚنسہٕ مےٚ دوٚپُس اما کیاز ژٕ کیازِ ژھانڑان کراے کھۄتہٕ زیادٕ پونٛسہٕ یہِ کیاہ وجہہ دوپُن گۄڈٕنیتھ ٲسۍ کِراے یہِ یہِ ہسا گٔیے چینج تۄہہِ ہسا چھِ یہِ دِنۍ ٹِپ باقٕے چیٖز تٔمۍ مون نہٕ ٹوٹل کِہینۍ دوپُن نہ یہِ ہسا چھُ اوٚصوٗل اَسہِ بہٕ چھُس وَن تۄہہِ وَنان زِ اَمہِ خٲطرٕ گژھِ مےٚ کٔرو تۄہہِ کَمپٕلینٹ زِ اَمہِ خٲطرٕ گژھِ نَظر تھاوٕنۍ ڈریور کٲنٛسہِ تہِ ہٮ۪کہِ نہٕ پونٛسہٕ ٲسِتھ کینٛہہ سُہ کیاہ کرِ وَتہِ پٮ۪ٹھ بہٕ چھُس وَنان تُہنز شُکُر مہربٲنی چھےٚ زِ بیٚیِس سۭتۍ گژھِ نہٕ پَگہہ یِم مُشکِلات یِنۍ کینٛہہ باقٕے وسلام